مےٚ چھِ واریاہَن ساینَس دانَن مُتعلِق تہٕ بیٚیہِ یِم حِساب کَرَن وٲلۍ یِم میتھَمیٹِشَن چھِ ٲسۍمٕتۍ تٕمَن مُتعلِق چھِ مےٚ واریاہ بوٗزمُت تہٕ مےٚ چھِ پَسنٛد تہِ ٲسۍمٕتۍ ساینَس دان کینٛہہ تہٕ بہٕ اوسُس سکوٗلَس منٛز آسان اُکُن اوس مےٚ زیادٕ رَوجو آسان تہٕ سکوٗلَس منٛز ٲسۍ وَنان ییٚلہِ دوٚیمہِ جماعتہِ تام ٲسۍ پَران سانہِ یِم ماشٹر ٲسۍ تِم ٲسۍ وَنان اَسہِ واریاہَن ساینَس دانَن مُتعلِق نیوٗٹَنَس مُتعلِق ٲسۍ وَنان تٔمِس کِتھ پٲٹھۍ پیوٚو کَلَس پٮ۪ٹھ ژوٗنٛٹھ تہٕ تٔمۍ کِتھ تٔمۍ کِتھ پٲٹھۍ کٔر دٔریافتہٕ گرٛیوِٹی ہٕنٛز تَتھ مُتعلِق چھُ مےٚ بوٗزمُت یا آینَسٹاین تٔمِس اوس تیز دٮ۪ماغ تہٕ تٔمِس مُتعلِق چھُ مےٚ بوٗزمُت تہٕ بیٚیہِ تہِ چھِ کینٛہہ موشوٗر ساینَس دان یِم دُنیاہَس منٛز چھُ اوٚپُن ہایمَر یِم ایٹَم بَم چھِ بَنومُت ییٚمِس مُتعلِق تہِ چھِ مےٚ جانکٲری کیٛازِ تٔمِس پٮ۪ٹھ وُچھ مےٚ حال حالٕے فِلم اوٚپُن ہایمَرَس پٮ۪ٹھ تہٕ سو تٔمِس مُتعلِق تہِ چھِ مےٚ بیٚیہِ اگر بہٕ ہِندُستانکٮ۪ن کٮ۪ن کینٛہہ ہن ساینس دانن ہٕنٛز کتھ کرٕ یا میتھَمیٹِشَنَن ہٕنٛز کتھ کرٕ یِم مےٚ یاد چھِ تہٕ یِم مےٚ واریاہ خۄش کَران چھِ یہُنٛد پرُن تَتھ منٛز چھُ سی وی رمن چھُ اوسمُت یہِ اوس ساینَس دان ییٚمِس نوبُل پرٛایز تہِ توٚر أمِس توٚر فِزِکس منٛز نوبل پرٛایِز یا عبدُل اے پی جے عبدالکلام یُس اَسہِ پرٛیزِڈٮ۪نٛٹ تہِ چھُ اوسمُت بیٚیہِ اوس یہِ اسرووس منٛز ساینٹِسٹ تہِ اوس یہِ تَتہِ یا سَرندر ناتھ بوس اوس اٮ۪س اٮ۪ن بوس ییٚمِس ٲسۍ وَنان ناتھ بوس اوس تہٕ اگر بہٕ یِمَن ہٕنٛز کَتھ کَرٕ میتھَمیٹِشَن یِم چھِ ٲسۍمٕتۍ یِم ییٚتہِ چھِ ٲسۍمٕتۍ یِمَن منٛز رَمنوجَن چھُ اوسمُت اَکھ واریاہ ذٔہیٖن ساینَس دان ییٚمہِ یَتھ پٮ۪ٹھ مےٚ فِلم تہِ چھِ وٕچھمٕژ رمَنوجَن تہٕ بیٚیہِ چھُ مےٚ آریا بَٹاہَس مُتعلِق تہِ بوٗزمُت ییٚمہِ یُس خَطرناک اَکھ زَبردس قٲبِل ساینَس یہِ میتھَمیٹِشَن چھُ اوسمُت ییٚمۍ ییٚمۍ صِفَر چھُ دیُتمُت دُنیاہَس